أسۍ کُنہِ ایریا ہس چھُ نیران گۄڈٕ چھِ ٲسۍ کران ٹرٛاوٕل اٮ۪جنسی والین فون اسہِ چھُ یِتھ کٲنٹھۍ گٲڑۍ آسہِ ضروٗرت کینٛہہ آسہِ ٹرٛاولٕکۍ أسۍ ٲسۍ تِہنٛز گٲڑۍ نِوان سورُے سۭتۍ تہٕ پکان چھِ أسۍ نیران چھِ أسۍ ٹرٛاولنٛگ کرنہِ ییٚلہِ أسۍ وٕچھان چھِ کُنہِ تہِ جایہِ کران چھِ أسۍ وٕچھان کینٛہہ اصل جایہِ کران چھِ أسۍ تتتھٮ۪ن فوٹو شوٗٹ کران چھِ پتہٕ فوٹو اپ لوڈ یتھ چھِ ونان یہِ جاے یہِ گوٚو ہُہ جاے تمہِ ساتہٕ چھِ أسۍ گژھان برٛونٛٹھ کٔر ٹرٛاولنٛگ